میٛون پَسنٛدیٖدٕ غٕذا چھُ کٲشُر وازوان یُس زَن مَگَر گاہے بہ گاہے مَیَسَر چھُ سَپدان بہٕ چھُس یَژھان یہِ پَسَنٛد کھیٚون یہِ مےٚ چھُ پَسَنٛد یہِ کھیٚون پَنہٕ نیٚن گَرِکیٚن بٲژَن سۭتۍ مَگَر یُس نہٕ ہَمیشہِ مُمکِن آسان چھُ کیٚنٛہہ امہِ پَتٕچ پَسَنٛد چھِ میٛٲنٛۍ یہِ کھیٚمہٕ ہوو کُنہِ جایہِ صحت اَفزا مُقامَس پیٚٹھ ییٚتہِ زَنہٕ یہِ ہَسا یہِ دِلکَش خوٗبصورَت قۅدرَتی مَناظِر چھِ آسان قۄدرَتُک حُسنہٕ سۭتۍ چھُ پَتہٕ اِنسان اِنسانُک دِل تہٕ فین حٲصِل کَران تہٕ روٗحَس تہِ چھ تازگی بَخشان یِوان اِسلیے چھُ مےٚ کٲشُر یُس یہِ وازوان چھُ یہِ پَسَنٛد کھیٚون کُنہِ صحت اَفزا مَقامَس پیٚٹھ